پرٛٮ۪تھ کٲنٛسہِ انسانس چھُ پنُن پنُن ہابی آسان مےٚ چھُ مےٚ چھُ ہابی گاڈننٛگ کرٕنۍ مےٚ کیٛاز چھُ یہِ ہابی اتھ چھ واریاہ ریٖزنٕز اتھ چھِ واریاہ وجوٗہات اگر انسان یِتھُے پنُن کٲم وٲم سورُے چھُ فِٹ کران کتھ سۭتۍ چھُ آسان کیٛاہ چھُ آسان سُہ کامہِ ہن مۄکلٲوٕنۍ پتہٕ چھُ یہِ تھوڑا وُہ ور گژھان بیٚیہِ دپان بہٕ بیہمہٕ أتھۍ سۭتۍ چھُ انسان بہٕ کیٛازِ بیہمہٕ بہٕ کرٕ تھوڑا تھاوو ماینٛڈ آوُر تھوڑا روزٕ بہٕ سٕٹرس نِش دوٗر تھوڑا کرٕ بہٕ بدل کینٛہہ کٲم یتھ ٹایمس منٛز وٕنکیٚس چھُ مےٚ فری ٹایِم وٕنکیٚس چھُس بہٕ ییٚلہٕ بہٕ کرٕ گاڈننٛگ گاڈننٛگ چھُ واریاہ گاڈننٛگ چھُ مےٚ واریاہ زیادٕ شوق کرنُک تِکیٛازِ مین ریٖزن چھُ انسان چھُ آسان سٕٹرس سٕٹرس نِش چھُ انسان دوٗر روزان ٹٮ۪نشن نِش چھُ دوٗر روزان بیٚیہِ انسان اگر گاڈننٛگ کرِ اتھ منٛز چھُ یہِ واریاہ مٮ۪وٕ بناوان سبٕزی بناوان انسانس چھُ دیٚیمہِ طرفہٕ پۄنٛسہٕ تہِ بچان اگر یہِ پگاہ أتھ پۄنٛسس سبزی ہیٚیہِ مٔلۍ رننہٕ خٲطرٕ سالن سہٕ بناونہٕ خٲطرٕ أمِس چھُ آسان یہِ اٮ۪ویلیبٕل یہِ سبزی تِکیٛازِ أمِس چھُ آسان اتھ سۭتۍ ٹایِم دِیُتمُت أمِس چھ آسان اتھ سۭتۍ محنت کٔرمٕژ أمۍ چھُ آسان یہِ بنٛوومُت بیٚیہِ چھُ ساروٕے کھۄتہٕ ٹایِم پاس گژھان